آ یوٚتام میٲنِس خیالس منٛز چھُ تتہِ چھِ واریاہ بوٹٕس اگر أسۍ کتھ کرو مطلب مینلی چھُ موٹر بوٹ یوٗز گژھان بیٛاکھ چھِ شکارا بوٹ یتھ اکھ سُہ فیُہ چھُ آسان سۭتۍ تمہِ فیٖہِ سۭتۍ چھِ أسۍ آب پھران تہٕ تمہِ سۭتۍ چھِ سۄ برٛونٛٹھ پکان اگر بہٕ پنٕنی کتھ کرٕ مےٚ چھِنہٕ پنٕنۍ بوٹ کینٛہہ بکاز أسۍ یۄس فشنٛگ چھِ کران سۄ چھِ أسۍ کران یا کۄلہِ بٔٹھۍ یتھ کُنہِ کۄلہِ بٔٹھِس پٮ۪ٹھ بِہِتھ یا آبہٕ دٔریاو کِس بٔٹھِس پٮ۪ٹھ بِہِتھ پتہٕ بسلٕے ترٛٲیِتھ کران فشنٛگ تہٕ یا چھِ أسۍ جنگل گژھان تتھ دٔریاو ژٹان تتھ منٛز آب کران کم پتہٕ وسان آبس منٛزے تہٕ رٹان گاڈٕ تہٕ مینلی چھُ یہِ یہِ فشنٛگ خٲطرٕ واریاہ موٹر بوٹ تہِ گژھان یوٗز یا شکارا بوٹ تہِ گژھان یوٗز بٹ مےٚ چھِنہٕ سۄ پنٕنۍ کینٛہہ تہٕ کٔشیٖرِ منٛز چھِ واریاہ تِتھۍ نفر تہِ یِمن تِم پننہِ بوٹہٕ چھِ